وعلیکُم سَلام ہاں بِلکُل حظ وَن حظ کیٛاہ

اَکھ بیگ گوٚوا غٲب کِنہٕ ژۅنوَے گٔے ژٕ کَتہِ پٮ۪ٹھ اوسُکھ پَکان گَرٕ اَما ژےٚ کَتہِ اوسُے یہِ یہِ ییٚتہِ ژےٚ وَسُن اوسُے گاڑِ مَنٛز ایٚگزیٚکٹلی اَچھول گام ٹھیٖک ژےٚ ژےٚ باسہِ ژےٚ کُنہِ پٮ۪ٹھ شک یُس ژےٚ گاڑِ مَنٛز باسٮ۪و ژےٚ تھوڑا گاڑِ کیٛاہ اوس نَمبَر گٲڑۍ کیٛاہ ٲسۍ سوموٗ ٲسا کِنہٕ یہِ اَچھا ٹھیٖک بیگَس کیٛاہ کَلَر اوس اَچھا ٹھیٖک اَسہِ چھِ اَسہِ چھِ زٕ پرٛوسیٖجَر کَمپلین خٲطر ژٕ ہٮ۪کَکھ آن لاین کَمپلین کَرٕنۍ کِنہٕ آف لاین اگر ژٕ آن لاین کَرکھ ژٕ چھُکھ تَمہِ خٲطر چھِ کیٚنٛہہ پرٛوسیٖجَر ژےٚ چھُکھ کُنہِ ویٚب سایٹہِ پٮ۪ٹھ گَژھُن تَتہِ کَرَکھ ژٕ کَمپلین کِنہ ژٕ کیٛاہ چھُکھ یَژھان کَرُن چلو ٹھیٖک تَمہِ خٲطرٕ چھُے ژےٚ وَسُن وِلگام پُلیٖس سٹیشَن ییٚتی ییٚتہِ پٮ۪ٹھٕ لیٚکھَکھ ژٕ ایٚپلِکیشَن تہٕ تراوَکھ تہٕ کَرو أسۍ پَنٕنۍ کاروٲیی سِٹارٹ چلو ٹھیٖک